یُس سُہ بہٕ سٮ۪کٮ۪نٛڈ اٮ۪کٕسپیٖریَنٕس وَنہٕ بہٕ اَمہِ پرٛوٚڈَکٹُک حظ مےٚ حظ اوس یُس مےٚ یہِ اوس نہٕ حظ پیٛالہٕ سٮ۪ٹ اَتہِ کوٚڑمُت حظ اَمہِ زومیٹو یُس زَن سُہ بوٚڈ بار شاپ چھُ بانٛڈی پوراہَس منٛز یِوان اے مےٚ حظ اوس اَتہِ کوٚڑمُت کَپ سٮ۪ٹ حظ اوس مےٚ کوٚڑمُت حظ مےٚ حظ اوس سُہ کوٚڑمُت لَگ بگ اوس سُہ مےٚ پٕنٛژٕہ کَپ وول حظ کوٚڑمُت اَتہِ ییٚلہِ مےٚ یُتھُے یہِ آرڈَر ووت نہٕ حظ گَرٕ یُتھُے مےٚ اَتہِ آرڈَر کھوٗل اَتہِ حظ چھَس بہٕ وٕچھان اَتہِ حظ تَتھ منٛز مَسا مَسا شےٚ کپ حظ مےٚ لوٚگ یہِ شاک حظ لوٚگ مےٚ دِلَس تَمہِ ساتہٕ اوس پَژھٮ۪ن یُن حظ پَژھٮ۪ن اوس اَسہِ اوس خانٛدر تَمہِ دۄہ خانٛدَر خانٛدرَس پٮ۪ٹھ چھُ پٔژھۍ پیٛاران چایہِ حظ بہٕ چھَس پیٛاران زومیٹو کِس آرڈرَس یُتھُے ووت نہٕ حظ اَتہِ حظ شےٚ پیٛالہٕ نَفر چھِ پٕنٛژٕہ بہٕ چھَس سونٛچان پَتہٕ بہٕ کیٛاہ حظ کَرٕ اَتہِ حظ گٔے پَتہٕ گَنٛد حظ گٔے بیٚیہِ حظ گوٚو مےٚ سٮ۪ٹھاہ دِل ناراض حظ گوٚو سٮ۪ٹھاہ دِل گوٚو سٮ۪ٹھاہ ناراض تہٕ یِہوٚے چھُ میٛٲنۍ یہِ چھُ بیڈ اٮ۪کٕسپیٖریَنٕس میٛٲنۍ نَگیٹِو اٮ۪کٕسپیٖریَنٕس مےٚ گوٚو واریاہ زیادٕ دِل تَمہِ دۄہ کھَٹہٕ حظ گوٚو مےٚ دِل پَریشان گوٚو مےٚ پَتہٕ حظ پے اورٕ یورٕ کَرٕنۍ تہٕ یِمَے پرٛٲنۍ وٲنۍ پیٛالہٕ حظ کَرٕنۍ اٮ۪ڈجَسٹ حظ والاہ حظ دِل گوٚو ناراض حظ أمِس اَمہِ اَمہِ پرٛوٚڈَکٹ سۭتۍ حظ